وعلیکُم السلام آ أسۍ چھِ طلحہ تُہۍ کَتہِ پٮ۪ٹھ چھُو فون کران أسۍ چھِ یہِ سریٖنگر پٮ۪ٹھ آچھا فرمٲیُو تُہۍ ٹھیٖک آچھا ٹھیٖک تۄہہِ اۭں تۄہہِ ما چھُو کیٚنٛہہ ہسٹری کیٚنٛہہ ڈِزیٖز وِزیٖز ما چھُو ہسٹری تۄہہِ چھو تُہۍ کیٛاہ کٲم چھُو تُہۍ کران آچھا ٹھیٖک تَتہِ کیٛاہ چھِ جیٛوٗریشَن کیٛاہ چھِ تَتہِ کامہِ ہُنٛد جیٛوٗریشَن کیٛاہ چھِ تَتہِ آچھا ٹھیٖک تُہۍ ؤنِو تُہۍ کیٛاہ چھُو برٛیک فاسٹہٕ کیٛاہ چھُو نِوان تُہۍ صُبحٲے کٔژِ بَجہِ چھُو تُہۍ وۄتھان گۄڈٕ صُبحٲے کٔژِ بَجہِ چھُو تُہۍ وۄتھان نِنٛدرِ نَہ برٛیک فاسٹہٕ برٛیک فاسٹہٕ کٔژِ بَجہِ چھُو نِوان کیٛاہ چھُو تُہۍ نِوان برٛیک فاسٹَس منٛز مگر سُہ مےٚ چھُ باسان سُہ چھُو تُہۍ غلط کران برٛیک فاسٹَس پٮ۪ٹھ چھِ نِوان سِٹرانگ برٛیک فاسٹہٕ بیٚیہِ کیٛاہ تۄہہِ چھُو ہیٚکٹِک ؤرٕک واریاہ

تُہۍ کٔریٛو اَکھ چیٖز تُہۍ کٔریو برٛیک فاسٹہٕ نِیُو تُہۍ اَکھ ٲں تُہۍ کھیٚیُو زٕ ٹھوٗل ایٚگٕس ٹوٗ لیجیے آپ بیٚیہِ کٔریٛو تُہۍ ٲں زٕ ژوٚٹ کھیٚیُو تُہۍ برٛیٚڈ ٹوٗ کھاییے آپ بیٚیہِ کھیٚیُو تُہۍ ٲں مِلِک ٲں مِلِک ترٛایو اصٕل کوانٛٹِٹی مِلِک ترٲیُو تُہۍ یَتھ ٹی منٛز یا اگر تُہۍ ہُہ بَٹَر وَنو نہٕ کیٛازِ تَمہِ سۭتۍ گژھہِ فیٹٕس بَٹَر اگر تُہۍ نِیُو لِمِٹِڈ رینجَس منٛز بَٹَر اگر تُہۍ کھیٚیُو تہِ لَنٛچ کیٛاہ چھُو تُہۍ کھیٚوان لَنچَس منٛز کیٛاہ چھُو تُہۍ کھیٚوان آچھا ٹھیٖک بَتَس ٲں سۭتۍ چھُو کھیٚوان ٲں یَتھ کیٛاہ ونان چھِ وِجِٹیبٕلز کوٗتاہ کیٛاہ کوانٹٹی ٲں میٖٹ چھُو کھیٚوان کُنہِ ساتہٕ ویٖکَس منٛز کوٗتاہ میٖٹ چھُو تُہۍ کھیٚوان آچھا ٹھیٖک چھُ ٹھیٖک ٹھیٖک آچھا ٹھیٖک بیلَنسٕڈ ڈایِٹِنٛگ چھِ مطلب تۄہہِ چھِ یہِ کِتھ کٔنۍ نِوان تُہۍ کیٚنٛہہ اِنشاء اللہ أسۍ کَرو تۄہہِ تیٚلہِ ٲں ژور بَجہِ پانٛژھ بَجہِ ٲں پَتہٕ پتہٕ کَرو أسۍ توہہِ ٲں پی ڈی ایٚف سیٚنٛڈ وٹٕس اَپ تھرٛو چلو چلو